تۄہہِ چھُو پتہ مےٚ اوٚن اکہِ ؤرِیہِ فِراک سوٗٹ سُہ اوس وارِیاہ اصٕل تتھ درٛاو مےٚ وارِیاہ ٹایِم تہٕ بیٚیہِ اوٚن مےٚ بیٚیہِ کہِ ساتہٕ اوٚن مےٚ بیٛاکھ فِراک سوٗٹ سُہ آو مےٚ لگ بگ سَتن ہتن سُہ تہِ اوس واریاہ اصٕل فِراک سوٗٹ تَتھ درٛاو وارِیاہ ٹایِم تہٕ بیٚیہِ کٔر اَسہِ کٲم اَکہِ ؤری أسۍ ٲسۍ اَسہِ اوس باغ لگ بگ دۄن ترٛٮ۪ن کنالن اوس اَسہِ باغ تتھ کٔر اَسہِ کٲم تتھ اوس اَسہِ وارِیاہ مال وارِیاہ مال اوس تتھ پٮ۪تھ پتہٕ کٔر اَسہِ کٲم اَکہِ ؤریہِ لوگُن تَمہِ ؤریہِ لوگُن تَتھ شیٖن بیٚیہِ اوس تَمہِ دۄہ روٗد تتھ روٗد نہٕ ٹوٹلی پٮ۪ٹھ کِہیٖنۍ اَسہِ گوٚو وارِیاہ زیادٕ نۄقصان تَمہِ دۄہ پتہٕ کٔر اَسہِ کٲم تَتہِ پٮ۪ٹھ چھَنہٕ اَسہِ وٕنۍ مال وال نیران باغس کِہیٖنۍ تہٕ بیٚیہِ کٔر اَسہِ کٲم بیٚیہِ چھِ اَسہِ لگ بگ گاوٕ زٕ گاوٕ زٕ تِم چھِ اَسہِ زٕ ژور کِلو دِوان دۄد بیٚیہِ چھِ اَسہِ اَکہِ دۄہ گٔیس بہٕ ماتامال تَتہِ ٲس یہِ میٛٲنۍ ماس تٔمۍ ووٚن مےٚ دوٚپُن تٔمۍ اوس شال اوٚنمُت تہٕ تٔمۍ ووٚن مےٚ دوٚپُن یہِ شال یُس تٔمۍ اوس نا اوٚنمُت سُہ اوس وارِیاہ زیادٕ اصٕل شال تٔمۍ ووٚن مےٚ دوٚپُن ہٮ۪کھٕ ژٕ یہِ مےٚ مونمس نہٕ کِہیٖنۍ گۄڈٕ مےٚ دوٚپس نَہ مےٚ چھُنہٕ ضوٚرَتھ کِہیٖنۍ تہِ تٔمۍ ووٚن دوٚپُن ہے ہیٚہ ہیٚہ یہِ چھُے نہٕ زیادٕ درٛوٚگ کِہیٖنۍ مےٚ دوٚپمس نَہ بہٕ ہٮ۪مہٕ نہٕ کِہیٖنۍ تہِ دوٚپُن اکھ ہیٚہ ژٕ بیٛاکھ ہٮ۪مہٕ بہٕ مےٚ دوٚپمس نَہ مےٚ چھِنہٕ پونٛسہٕ کِہیٖنۍ تہٕ بہٕ ہٮ۪مٕے نہٕ تہٕ تٔمۍ تُل تہٕ ہیوٚت پانس خٲطرٕ شال مےٚ دوٚپمس دوٚپمس تھاو مےٚ چھنہٕ ضوٚرَتھ کِہیٖنۍ تہِ مےٚ چھُ وٕنۍکٮ۪نس پھیران مےٚ کیٛازِ ہیوٚت نہٕ سُہ شال سُہ کوٗتاہ اصٕل شال اوس تتھ کوٗتاہ ٹایِم درٛاو تٔمِس میٛانہِ ماسہِ تہٕ تٔمِس چھُ وٕنہِ تہِ سُہ شال لگ بگ اوٚن تٔمۍ سُہ زٕ ساس سدہس یَتھ حظ زٕ ساس شُرہس منٛز اوٚن تٔمۍ سُہ شال سُہ اوس تیُتھ وارِیاہ زیادٕ اصٕل شال بس مےٚ وٚن تٔمِس مےٚ دوٚپمس پتہٕ فیوٗر مےٚ سٮ۪ٹھاہ مےٚ دوٚپ مےٚ کیٛازِ اوٚن نہٕ یُتھٕے تہٕ مےٚ دوٚپ پتہٕ ول یہِ چھُ آسان خۄدایہِ سٕنٛدۍ طرفہٕ مےٚ اوس نہٕ یہِ قٕسمتس منٛز کِہیٖنۍ پتہٕ کٔر مےٚ کٲم بیٚکہِ سات تہِ اوس مےٚ بیٚکہِ ساتہٕ تہِ اوٚن مےٚ پتہٕ بیٛاکھ ٲس میٛٲنۍ ماسہِ کوٚر مےٚ فون دوٚپُن آز چھِ بیٛاکھ شال وٲتۍمٕتۍ تہٕ اگر ہیٚکھ مےٚ دوٚپمس مےٚ کر مےٚ مون نہٕ کِہیٖنۍ تہِ مےٚ دوٚپمس نَہ مےٚ چھُنہٕ ضوٚرَتھ کِہیٖنۍ تہِ سُہ ہیوٚت پتہٕ میٛانہِ بیٚنہِ یُتھٕے سُہ میٛانہِ بیٚنہِ ہیوٚت نا بَس تٔمۍ ووٚن دوٚپُن یہِ تٔمِس تہِ درٛاو تتھ اصٕل ٹایِم تٔمِس تہِ درٛاو تتھ اصٕل ٹایِم پتہٕ پھیوٗر مےٚ کیٛازِ نہٕ ہیوٚت نہٕ اصلی گَژھِ اِنسان وقتہٕ وِزِ کٲنٛسہِ ہِنٛز تہِ کتھ مانٕنۍ مےٚ ووٚن پتہٕ تٔمِس دوٚپمس ییٚکیٛاہ یہِ دوٚپُن بیٚکہِ ؤری تہِ کٔر اَسہِ کٲم بیٚکہِ ؤری تہِ اوٚن مےٚ اپر اکھ اے سُہ کوٗتاہ اصٕل اوس سُہ اوس تیوٗت اصٕل بیٚکہِ سات تہِ اوٚن مےٚ مطلب یہِ اوٚن مےٚ اَنار کٔلی اوٚن مےٚ سُہ اوس وارِیاہ اصٕل بیٚیہِ کوٚر مےٚ میٖشو پٮ۪ٹھ اکھ یہِ آرڈر گۄڈٕ کوٚر مےٚ اکھ آرڈر شاپسی پٮ۪ٹھ شاپسی پٮ۪ٹھ اوس فِراک اوس اصٕل لیکِن سُہ اوس تنٛگ پہنتھ بیٚیہِ اوس سُہ ژھوٚٹ پہنتھ تہٕ بیٚیہِ کوٚر مےٚ پتہٕ میٖشو پٮ۪ٹھ گۄڈٕ فِراک سوٗٹ آرڈر تہٕ کالہِ مِٹیٖرل اوس سُہ ٹھیٖک لیکِن کالٹی اوس نہٕ تہٕ تتھ کِہیٖنۍ تہٕ مےٚ دوٚپ مےٚ کتھ لگہِ یہِ پتہٕ کوٚر مےٚ سُہ رِٹٲرٕن بیٚکہِ سات اوٚن مےٚ بیٛاکھ چیٖز بیٚیہِ کٔرۍ مےٚ ہُم برٛٮ۪شٕز میکپ برٛٮ۪شٕز کوٚر مےٚ آرڈر تَمہِ پٮ۪ٹھٕ تِم تہِ ٲسۍ اصٕل تہٕ بیٚیہِ کوٚر مےٚ تَمہِ پٮ۪ٹھٕ سُپانٛچ سُپنٛچ تہِ کوٚر مےٚ تٔتھۍ پٮ۪ٹھٕے میکپ سُپنٛج تہٕ سُہ تہِ اوس اصٕل سُہ اوس وارِیاہ اصٕل تہٕ بیٚیہِ کوٚر مےٚ تَمہِ پٮ۪ٹھ آرڈر بیٚیہِ کوٚر مےٚ آرڈر تَمہِ پٮ۪ٹھٕ بیٛاکھ فِراک فِراک شلوار کوٚر مےٚ مگر سُہ اوس نہٕ اصٕل خاص سُہ اوس اصٕل کلر تہِ اوس تتھ اصٕل لیکِن سُہ تہِ گوٚو مےٚ ٹایِٹ سُہ گوٚو مےٚ تھوڑا ٹایِٹ تہٕ پتہٕ کٔر مےٚ کٲم مےٚ تھوٚونہٕ پتہٕ سُہ کِہیٖنۍ تہِ مےٚ دوٚپ ژٕھنُس بَلاے کیٛاہ مےٚ دوٚپ ژٕھنُس بَلاے وۄنۍ تہٕ پتہٕ کٔر مےٚ کٲم مےٚ دوٚپ تھاو وَنہِ وۄنۍ چھَنہٕ مےٚ یِم کرٕ نہٕ بہٕ أزکہِ دُبار زٕہۭنۍ تہِ آرڈر اوترٕ وُچھِ مےٚ تتھ پٮ۪ٹھ چپٕنۍ چپٕنۍ کٔر مےٚ آرڈر تَمہِ پٮ۪ٹھٕ تہٕ یُتھٕے مےٚ چپٕنۍ کٔر نا آرڈر مےٚ دوٚپ یہِ آسہِ اصٕل لیکِن مےٚ ووتٕے نہٕ سُہ پارسلٕے پتہٕ ووت مےٚ سُہ لیٹ ییٚمہِ دۄہ مےٚ سُہ سُہ واتہِ ہہ نا تَمہِ ووت نہٕ مےٚ سُہ کِہیٖنۍ تَمہِ پتہٕ ووت مےٚ سُہ ترٛےٚ دۄہ گٔژھِتھ مےٚ ووٚن تٔمِس مےٚ دوٚپمس یُتھٕے مےٚ ییٚمۍ ڈٮ۪لؤری باین کوٚر فون تٔمۍ ووٚن مےٚ دوٚپُن پارسل چھُ ووتمُت بیٚیہِ اوس نا مےٚ یُس مےٚ آلریٚڈی اوس اوٚنمُت فِراک شلوار سُہ اوس مےٚ رِٹٲرٕن کَرُن تہٕ سُہ کوٚر مےٚ پتہٕ رِٹٲرٕن تٔمۍ کوٚر مےٚ فون دوٚپُن تۄہہِ چھُو رِٹٲرٕن تہِ آمُت تہِ بیٚیہِ چھُو تۄہہِ پارسل تہِ ووتمُت مےٚ ووٚنُس نا مےٚ چھنہٕ ضوٚرَتھ کِہیٖنۍ تہٕ یہِ کر ژٕ کٮ۪نسٕل مےٚ دوٚپن تۄہہِ چھُو نا یہِ رٹُن مےٚ ووٚنُس نا یہِ ووت زیادٕ لیٹ دوٚپُن چَلو ٹھیٖک چھُ کٮ۪نسٕلیشن کوڈ دِ مےٚ تہٕ یہِ کرٕ بہٕ کٮ۪نسٕل پتہٕ دیُت مےٚ تٔمِس کوڈ ووڈ تہٕ بیٚیہِ کوٚرُکھ مےٚ رٕٹٲرٕن مگر مےٚ آیہِ تَمی وِزِ پونٛسہٕ یا یہِ رِفنٛڈ گوٚو مےٚ تَمی وِزِ تَمی وِزِ یٖژاہن چھِ میٖشو پٮ۪ٹھ تتھ چھُ رِفنٛڈ چھُ تتھ جلدی گَژھان تہٕ تتھ گوٚو مےٚ اصٕل پٲٹھۍ جلدی رِفنٛڈ تَمیُک چھُنہٕ مےٚ ٹٮ۪نشن وٕنہِ کِہیٖنۍ تہِ بیٚکہِ ساتہٕ تہِ کوٚر مےٚ بیٛاکھ چیٖز کیٛاہ تھامتھ کرے مےٚ بیٛاکھ آرڈر تہٕ آ بیٛاکھ کَرے مےٚ گول ٹاپ گول ٹاپ کَرے مےٚ مطلبا راوُنٛڈس منٛز کرے مےٚ ٹاپ اکھ سُہ تہِ ووت مےٚ لیٹ سُہ روٚٹ نہٕ مےٚ پتہٕ کِہیٖنۍ تہِ سُہ روٚٹ نہٕ مےٚ پتہٕ کِہیٖنۍ تہِ بیٚیہِ کرکھ شوٗز میٖشو پٮ۪ٹھ آرڈر سُہ چھُ وارِیاہ اصٕل کالٹی وارِیاہ اصٕل زیادٕ اصٕل کالٹی چھُ سُہ تہٕ بیٚیہِ کوٚر اَسہِ کٲم بیٚیہِ کٔر اَسہِ بیٛاکھ چپٕنۍ سُہ ٲس نا سٮ۪نٛڈٕل ٲس سۄ سُہ تہِ ٲس وارِیاہ اصٕل تہٕ سۄ ٲس نہٕ خاص کیٚنٛہہ مطلب مِٹیٖرل اوس نہٕ سُہ ٹھیٖک کالٹی ٲس نہٕ سُہ ٹھیٖک کِہیٖنۍ تہِ تِکیٛازِ کہِ سُہ آیہِ جلدی ژھیٚنِتھ سُہ لٲجِکھ تہٕ بس ژھیٚنۍ تہٕ سُہ لوٚگ نہٕ اَسہِ پتہٕ کِہیٖنۍ بیٚیہِ کٔر مےٚ بیٚیہِ اَنے مےٚ اَکہِ دۄہ آ بیٚیہِ اوٚن مےٚ اَکہِ دۄہ ایسے مطلب لوکل دُکان پٮ۪ٹھ اوٚن مےٚ اَکہِ دۄہ ٹاپ اکھ سُہ اوس بلکُل گٹیا بلکُل گٹیا اوس سُہ سُہ اوس نہٕ ٹوٹلی اصٕل تِکیٛازِ سُہ کیٛازِ اوس نہٕ اصٕل سُہ اوس نا تھوڑا وہ سُہ اوس گَرم گرم کپرٕ اوس سُہ تہٕ سُہ لوٚگ نہٕ مےٚ اَسہِ کِہیٖنۍ تہِ پتہٕ لوگ مےٚ سُہ لیکِن اصٕل اوس نہٕ سُہ کِہیٖنۍ تہِ خاص اوس نہٕ سُہ کِہیٖنۍ بیٚیہِ کوٚر مےٚ اوٚن مےٚ اکہِ دۄہ بیگ ہُہ سِلنٛگ بیگ اوٚن مےٚ سُہ تہِ اوس نہٕ خاص اصٕل کِہیٖنۍ تہِ تتھ آے مےٚ لٔنٛڈٕے ژیٚنِتھ مےٚ چھُ گوٚمُت سٮ۪ٹھاہ نۄقصان سٮ۪ٹھاہ نۄقصان چھُ مےٚ گوٚمُت تہٕ مےٚ چھُ گوٚمُت سٮ۪ٹھاہ نۄقصان مےٚ چھِ مےٚ چھِ سکھ پھیران پلون تہِ گوٚو مےٚ پَلوَن تہِ گوٚو مےٚ نۄقصان چپلہِ تہِ گوٚو مےٚ نۄقصان اوترَے أنۍ مےٚ جوٗتی کیٛاہ جوٗتی أنۍ مےٚ ڈۄڈس ہتس تویتہِ گژھِ ہَے نا تتھ زٕ چھَ چھلٕنۍ زٕ چکر نیرٕنۍ تتھ درٛاے نہٕ مےٚ ٹوٹلی زٕ چکر کیٚنٛہہ اَکُے چکر درٛاو مےٚ تہٕ آیہِ ژھیٚنِتھ وۄنۍ کیٛاہ وَنو یِمن دُکان دارن تہِ ونووکھ کیٛاہ ڈۄڈس ہتس چھےٚ جوتی کیٛاہ ونہٕ بہٕ یِمن وۄنۍ چھِنہٕ ہٮ۪کان اِنسان ؤنِتھ کِہیٖنۍ تہِ چَپٕنۍ تہٕ سُہ تہِ بکواسٕے کیٛاہ کَرو مےٚ چھِنہٕ پانس نیرٲنی مےٚ چھِ لَگان اصلی تھرٛی اٮ۪کٕس اٮ۪ل سایِز اَتہِ ییٚلہِ نہٕ درٛایی دُکان پٮ۪ٹھ تھرٛی اٮ۪کٕس اٮ۪ل اَتہِ چھُ نیران صِرِف ٹوٗ اٮ۪کٕس اٮ۪ل ٹوٗ اٮ۪کٕس اٮ۪ل تہٕ مےٚ چھُنہٕ سایزٕے بنان کُنہِ جاے یِم بہٕ پانس کھۄتہٕ موٚٹۍ چھَسکھ وٕچھان تِمن چھِ ریٚڈی میڈ آسان مےٚ چھُنہٕ نیرٲنی تاہبال چھَس بہٕ زٲوِج مطلب نَہ زٲوِج نَہ چھَس نہٕ کیٚنٛہہ تہٕ مگر تویتہِ نارملٕے چھَس خا زیادٕ موٚٹ تہِ چھَس نہٕ کیٚنٛہہ زیادٕ زٲوِج تہِ چھَس نہٕ کِہیٖنۍ یِم مےٚ کھۄتہٕ موٚٹۍ چھِنہ تِمن چھِ نیران تِمن چھِ نیران کالٹی اصٕل مےٚ چھِنہٕ نیران کِہیٖنۍ تہِ مےٚ نہٕ نیران مےٚ نہٕ نیران تہٕ پتہٕ کٔر مےٚ کٲم اَکہِ دۄہ آو مےٚ بیٚیہِ رانٛگ نمبرٕ پٮ۪ٹھ فون کیٛاہ مےٚ چھِ تھرٕ تھرٕ اَژان بہٕ چھَس گژھان ہایپر ہایپر چھَس بہٕ گَژھان وٕلٹہٕ آے بس مےٚ کٔر کٲم مےٚ ووٚن پنٛنِس بٲیِس نَہ مے دوٚپمس یو بایا او ژےٚ چھی پتہ بہٕ ہٮ۪کَے نہٕ مطلب نہٕ مےٚ اوس مےٚ کَران کُستام رانٛگ نمبر فون دوٚپُکھ کُس چھی کَران أمۍ کوٚر مےٚ تیُتھ روب دوٚپُن کُس چھِ کَران رانٛگ ژےٚ کہ ژےٚ کُس رانٛگ نمبر یی مےٚ دوٚپ أمِس ہیو یہِ ہا چھُ رانٛگ نمبر کُستام فون کَران تہٕ وۄںۍ کَتہِ چھِ مےٚ پتہ رٹھ کر ژٕ ییٚمِس سۭتۍ کَتھ دوٚپنس یہِ کہِ یہِ دوٚپنس مےٚ حظ گوٚو رانٛگ نمبر تہٕ مےٚ اوس کَرُن کُستام عبُدالسلامس فون تہٕ اَتہِ گوٚو مےٚ یہِ ژےٚ تہٕ پتہٕ دوٚپنس وَلہٕ کیٚنٛہہ چھُنہٕ بَے مطلب میٛٲنۍ بٲے ووٚنُس پتہٕ دوٚپنس کیٚنٛہہ چھُنہٕ یہِ چھُ گَژھان رانٛگ نمبر آیندٕ کٔرۍزِ نہِ یَتھ نمبرس فون کِہیٖنۍ یا یُتھٕے مےٚ بٲے فون دیُت نا یے مےٚ مےٚ اوس عبُدالسلامس فون کَرُن أمۍ کٔر کٲم دپان چھُ مےٚ یہِ یہِ چھُ وَنان شخژِ مزکوٗر چھُ وَنان مےٚ اوسٕے ژے فون کَرُن ژےٚ کیٛازِ دیُتُتھ بٲیِس اَتھِ فون بس مےٚ دیُت بیٚیہِ بٲیِس اَتھِ فون مےٚ ووٚنُس ہو یہِ کَران مےٚ کُستام فون أمۍ ہا تُلۍ مےٚ کٲڑۍ بس پتہٕ اوسمُت سُہ مےٚ پنٛنُے پِتٕر بوے دَپان بہٕ اوسَتھ ژٕ ازماوان بوٗزتھٕ بہٕ اوسمَکھ ژٕ اَزماوان مےٚ دوٚپمس یو ؤژھ یا ترٛٹھ یو یہِ کیو پاگلا یہِ کیو کوٚرُتھ مےٚ کٔرنَے بٲے بے عزتی پتہٕ ووٚن تٔمۍ بَیَس تہِ یو بہٕ ٲسے جوک کَران مےٚ دوٚپ بہٕ وٕچھِ یہِ کیٛاہ کَرِ مےٚ دوٚپُس اَدا ٹھیٖک ہا چھُ پتہٕ پتہٕ ووٚنُن نہٕ تورٕ کِہیٖنۍ تہِ